اگر بہٕ پننہِ بچپنٕچ فوٹوگرافی ۂنٛز کتھ کر بہٕ اوسُس تٔمہِ ساتہٕ دٔہِمہِ جمأژ پران تہٕ سُہ چُھ مےٚ سُہ اکھ ؤری یتھ منٛز مےٚ گۄڈنٮ۪تھ فوٹوگرافی چھ سٹے یہ سِٹاٹ کٔرمٕژ تہٕ تٔمہِ ساتہٕ اوسُس بہٕ آلموسٹ شُراہ وُہر نہٕ شُراہ وُہ أں آلموسٹ اوسُس بہٕ ژۄداہ پنٛداہ وُہر اوسُس بہٕ تٔمہِ ساتہٕ پنٛداہ وُہر تٔمہِ ساتہٕ کٔر مےٚ پنٔنۍ فوٹوگرافی سِٹاٹ تہٕ گۄڈنِکۍ کیٚنٛہہ فوٹوز چھ مےٚ تُلۍ مٕتۍ یِم مےٚ سیٖنگرس انٛدر چھ مےٚ تُلۍ مٕتۍ